مےٚ سا چھُ پانَس گاڈٕ رٹنُک رَٹنُک شوق واریاہ زیادٕ أسۍ ہسا چھِ ییٚلہِ ہرُد چھُ گژھان یتھ دٔریاوَن چھُ آب گژھان کَم أسۍ ہسا ٲسۍ گژھن لۅکچارَس منٛز تِمَن دۄہَن اوس نہٕ یہِ کٲنٛٹہٕ وٲنٛٹہٕ سِسٹم اوس نہٕ تِمَن دۄہَن کیٚنٛہہ أسۍ ٲسۍ گژھان یِتھٕے کٔنۍ آب اوس گژھان کَم پَتہٕ ہسا ٲسۍ یِتھٕے کٔنۍ کُنہِ شایہِ آسہِ ہَے آب آسہِ ہے معموٗلی آسہِ ہے اَگر یِتھٕے کٔنۍ ڈونٛپھ وونٛپھ ہیٛوٗ آسہِ ہے أسۍ ٲسۍ سُہ ڈونٛپھ چھَپان آب یُس چھُ سُہ ہسا ٲسۍ تَمہِ ڈونٛپھٕ منٛز کَڈان نٮ۪بَر نٮ۪بر کُن تہٕ رَٹان ٲسۍ پَتہٕ تُم گاڈٕ پَل وَل ٲسۍ تُلان تھوٚد رَٹان ٲسۍ تِم گاڈٕ پتہٕ اَصٕل پٲٹھۍ تہٕ پَتہٕ ییٚلہِ یا ٲسۍ یِتھٕے کٔنۍ پَل چھِ آسان آبَسٕے منٛزٕے ٲسۍ آسان یِم پَل چھِ آسان یِم کَنہِ چھِ آسان تَتھ چھُ آسان تَلہٕ کھۅکھُر ہیٛوٗ یَتھ پٮ۪ٹھ گاڈٕ چھِ بیٚہوان أسۍ ٲسۍ پَتہٕ یِتھٕے کٔنۍ یِتھٕے کٔنۍ ترٛاوان اَتھٕ تِمَن پَلن تَل یُس تِمَن چھُ آسان مٔنٛزۍ چھُ آسان تِمَن چھُ آسان اَکھ زوٚد کُنہِ چھُ آسان زٕ زٔدۍ یتھ اَکُے زٔدۍ آسہِ تتھ ٲسۍ ترٛاوان تَپٲری دۅشوے اَتھٕ اَگر کُنہِ پَلس آسن تَلہٕ آسن زٕ زٔدۍ تَتھ ٲسۍ ترٛاوان دۅیو زٔدٮ۪و کِنۍ اَتھٕ تہٕ یِم گاڈٕ آسہٕ تَتٮ۪ن آسان تِم آسہٕ پھسان اَتھ منٛز یا یِم آسہٕ مٔنٛزۍ مٔنٛزۍ اَمہِ مَنٛزٕ اَتھ منٛز ٲسۍ آسان زیادٕ رِسٕک تِکیٛازِ یِم گاڈٕ چھِنہٕ اَتھس منٛز پھسان سون کیٚنٛہہ یِم ہسا چھِ پِشلہِ آسان یِم چھِ ژَلان اَمہِ سببہٕ ٲسۍ پَتہٕ یِمو ٹرٕٛک کٔرمٕژ بڈٮ۪و اَسہِ تہِ ووٚن بڈوٕے دوٚپُکھ یہِ چھُ پٮ۪وان یِتھٕے کٔنۍ کَرُن یہِ مسلہٕ حَل پَتہٕ ٲسۍ لگان اَتھن موزٕ کھور تَتھ منٛز ییٚلہِ گٲڈ پھسہِ ہَے سۅ ٲسۍ نہٕ پَتہٕ ہٮ۪کان ژٔلِتھ کیٚنٛہہ تِکیٛازِ موزٕ سۭتۍ ٲسۍ تٔمِس تھپھ یِوان سۄ ٲسۍ نہٕ ہٮ۪کان پَتہٕ ژٔلِتھ یِتھٕے کٔںۍ ہسا ٲسۍ أسۍ گاڈٕ رَٹان یا چھُ بیٛاکھ تتھ چھُ وَنان زَڈ دیُن سُہ ہسا چھُ آب ٲسۍتَن کوٗتاہ تہِ یِنہٕ آسٮ۪و کُنہِ پَلس تَل گٔے گٲڈ یا یِتھٕے کٔنۍ والٮ۪نٛٹِک کُنہِ تہِ ہیٚکٮ۪س ہیٚنۍ پَلس ہٮ۪کہِ اِنسان اَتھس کھٮ۪تھ تُج بٔڈ پَہمَتھ کٔنۍ یُس پل آسہِ یُس اِنسان ہٮ۪کہِ سُے چھُ پٮ۪وان پَتہٕ آبَس منٛز یُس پَل آسہِ تَتھ تَل چھِ آسان ضروٗری گاڈٕ تٔتھۍ پَلس چھُ پٮ۪وان پٮ۪ٹھٕ لَگاوُن سُہ تَمہِ سٍتۍ تَتھ چھِ وَنان کٲشِرۍ پٲٹھۍ زڈ دیُن تَمہِ سۭتۍ یِن تتھ پَلس تل گاڈٕ آسن تِمَن ہسا چھُ کَنن پٮ۪وان زڈ بیٚیہِ چھِ تِم بےٚ خۄد گژھان تہٕ تِم چھِ کھسان ہیوٚر کُن تِمَن چھُ گژھان یٔڈ ہیوٚر کُن پَتہٕ ہسا ٲسۍ تَمہِ پَتہٕ وَسان یا اِنسان ٲسۍ یا پانَے یا ترٛاوِہے زال وال کیٚنٛہہ تہٕ کھاڑان ہسا ٲسۍ یِم گاڈٕ تَمہِ پَتہٕ ہسا چھِ تَمہِ پَتہٕ ہسا آیہِ تِم کٲنٛٹہٕ وٲنٛٹہٕ یِتھٕے کٔنۍ ٲسۍ پٮ۪وان تَسلے بَناوٕنۍ اَکھ اوس پٮ۪وان ڈَنڈٕ اَنُن تَتھ اوس بَناوُن پٮ۪ٹھٕ کٔنس اوس پٮ۪وان سُہ کوٗ کوٚو ہیٛوٗ بَناوُن زٕ لَنٛجہِ یَتھ پٮ۪ٹھٕ کٔنہِ آسہِ نٮ۪ران تٔتھۍ لَنٛجہِ منٛز اوس پٮ۪وان سُہ برٛسلٲے ترٛاوُن ڈوٗر آسان سُہ چھُ آسان واریاہ دوٚر ڈوٗر تَتھ چھُ آسان برٛونٛٹھ کُن کٲنٛٹہٕ تَتھ کٲنٛٹَس اوس پٮ۪وان کیٚنٛہہ لاگُن کھٮ۪نہٕ چیٖز اوٚٹ ٲسۍ لاگان زیادٕ پَہمتھ ٲسۍ لاگان اوٹ یا کوٗج ووٗجۍ یُس گٲڈ ییٚلہِ سُہ آبَس منٛز سٮ۪دِہے گٲڈ لارِ ہے تَتھ کٲنٛٹہٕ تٔتھۍ کھٮ۪نہٕ چیٖزَس لارِہے کھٮ۪نہٕ چیٖزَس کُن لارِ گٲڈ تہٕ یہِ سُہ کھٮ۪وان اوس تٔمِس اوس کٲنٹہٕ تہِ گژھان نٮ۪نٛگلِتھ پَتہٕ اوس پٮ۪وان تَتھ درسہٕ ہٮ۪وان زورٕ پَہم یُس تٔمِس کانٛٹہٕ اوس پھسان ہٹِس منٛز تہٕ پَتہٕ اوس کھسان سُہ ہیوٚر تِتھٕے کٔنۍ یِتھٕے کٔنۍ چھُ سکوٗن چھُ آسان سُہ تہِ چھُ یِتھٕے کٔنۍ تَتھ تہِ چھُ پٮ۪وان یِتھٕے کٔنۍ ترٛاوُن تَتھ چھُ آسان برٛونٛٹھ کُن سُہ چَمکان ہیٛوٗ گاڈِ چھُ باسان یہِ ترٛووُکھ مےٚ خبر کیٛاہ کھٮ۪نہٕ چیٖز سۄ چھِ اور لاران سۄ چھِ اَتھ نٮ۪نٛگلاوَن تہٕ سۄ چھِ پھسان أتھۍتھٕے پتہٕ کٲنٹہٕ درٛسہٕ ہٮ۪وان سُہ چھُ پھسان تٔمِس کٲنٛٹہٕ یا چھُ آسان بیٛاکھ چیٖز یَتھ ہسا أسۍ زال چھِ وَنان یُس اَتھس منٛز چھُ آسان یُس بوٚڈ چھُ آسان سُہ یُس ہٲنٛزن چھُ آسان زیادٕ پہمَتھ سُہ تہِ چھُ پٮ۪وان یِتھٕے کٔنۍ ترٛاوُن تَتھ چھِ آسان تِم کَنہِ پھٔلۍ ہِوۍ لۅکٔٹۍ لۅکٔٹۍ لَگٲوِتھ سُہ چھُ پٮ۪وان چھٔکراوُن سُہ چھُ آسان واریاہ دَہ وُہ فُٹ چھُ آسان سُہ بوٚڈ تہٕ گولَس منٛز سُے چھُ پٮ۪وان یِتھٕے کٔنۍ چھٔکراوُن ییٚتٮ۪ن باسہِ اِنسانَس گاڈٕ چھِ زیادٕ تٔتۍتھٕے پٮ۪وان چھَکراوُن ییٚلہِ سُہ چھٔکرو سُہ چھُ ۅۄتھان بۅن تَتھ منٛز ییٚلہِ گاڈٕ پَکن ہُو کُن یِکُن تَتھ منٛز ہسا اوس تَتہِ چھِ آسان زدٕ واریاہ لۅکٔٹۍ زیادٕ تہِ لۅکٔٹۍ چھِنہٕ آسان تِم چھِ ہٮ۪کان أژِتھ اَنٛدر نٮ۪بر چھِنہٕ ہٮ۪کان نیٖرِتھ کیٚنٛہہ تِکیٛازِ تِمَن چھُ سُہ ڈوٗر یُس آسان چھُ تَتہِ چھِ آسان تَم ڈَبہٕ ہِوۍ بَنٲوِتھ سُہ چھُ آسان ییٖرِتھ سُہ تِم چھِ ییٚتہِ واپَس ہیٚین نٮ۪رُن تِمَن چھُ پھسان کن تتھ منٛز تِمَن چھِ پَتہٕ کَران چھچھُڑ تہٕ تِم چھِ اَصٕل پٲٹھۍ گژھان تٔتھۍ منٛز بَنٛد تہٕ پَتہٕ چھِنہٕ ہٮ۪کَان نیٖرِتھ کیٚنٛہہ یا چھُ آسان بیٚیہِ زالہٕ پٔٹ یہِ زالہٕ پٔٹۍ چھِ آسان تِتھ ہسا چھِ کٲم اَکھ گژھان سۄ چھِ پٮ۪وان یِتھٕے کٔںی ترٛاوٕنۍ تَتھ چھِ پٮ۪وان کیٚنٛہہ کَنہِ لَگاونہِ ژورَن کوٗنٛجَن منٛز ژور بیٚیہِ چھِس منٛزَس پٮ۪وان کیٚنٛہہ یِم پھۅکھ ہیٛوٗ تھاوُن یُتھ نہٕ سُہ ڈُبِتھ گَژھِ کیٚنٛہہ پَے لَگہِ اَتٮ۪ن ہسا چھُ مےٚ یہِ چیٖز تھوٚومُت اَتٮ۪ن چھُ کَتٮ۪ن چھُ مےٚ یہِ ترٛوومُت تٔتۍتھٕے چھُ پٮ۪وان سُہ پَتھر ترٛاوُن تَمہِ پَتہٕ ییٚلہِ گٲڈ چھِ پَکان اورٕ یور تہٕ سُہ ہسا چھُ پھسان أتھۍ منٛز یِتھٕ کٔنۍ زالَس منٛز چھُ پھسان یِتھٕے کٔنۍ ہسا چھِ اَتھ اَتھ منٛز تہِ پھسان گٲڈ